آ اکھ دوس چھُ مےٚ ییٚتی پَننہِ گامُک سُہ چھُ جموں کَشمیٖرُک یُس ٹیٖم چھُ تمہِ تمیُک حِصہٕ سُہ چھُ ایٚز فاسٹ بالَر گِنٛدان تَتھ تہٕ سُہ چھُ تٔتھۍ مَنٛز یَژھان وا پَنُن کیریر بَناوُن تٔتھۍ مَنٛز یَژھان پَنُن فیٛوٗچَر بَناوُن تہٕ تٔتھۍ مَنٛز سیٚٹل یَژھان گَژھُن تہٕ روٗز کتھ سٹوڈَنٹَن ہٕنٛز اَز اَگَر أسۍ وُچھو لَگ بَگ نایِنٹی فایِو پٔرسنٛٹ سٹوڈَنٹ یِم چھِ تِم چھِ پاٹس پاٹسِپیٹ کَران سَپوٹسَس مَنٛز یِم تہِ آرگَنایِز چھِ کَران سوٚکوٗل تھرٛوٗ آسہِ یا ڈِسٹرکَس مَنٛز آسہِ کٲنٛسہِ میٚنیجِنٛگ باڈی کٔرمٕژ آرگَنایِز ہَر کُنہِ مَنٛز چھِ تِم برٛونٛہہ برٛونٛہہ کَران پاٹِسپیٹ